اَگر بہٕ کَتھ کَرٕ پنٛنہِ کَشمیٖرٕچ پنٛنہِ ڈِسٹرکَن ہٕنٛز أنٛدۍ پٔتۍ نظر ترٛٲوِتھ وٕچھ بہٕ یِم زَن کَشمیٖرَس منٛز ڈایناسٹی روٗلٕز ٲسۍ ییٚتہِ ہسا ٲسۍ گۄڈٕنٮ۪تھ سِٹاٹ پٮ۪ٹھ یُس مےٚ بوزمُت چھُ بَچپَن پٮ۪ٹھَے مہاراجا ہری سِنٛگھ مہاراجا رٔنجیٖت سِنٛگھ یِمو زَن روٗل چھُ کوٚرمُت کَشمیٖرَس منٛز مۄغَل ٲسۍ راجپوٗت ٲسۍ یِمو کَشمیٖرَس پٮ۪ٹھ روٗل چھُ کوٚرمُت یِم زَن کِنٛگ ٲسۍ یُس زَن فٔسٹہٕ کِنٛگ اوس سُہ اوس مہاراجا ہری سِنٛگھ تیٚمے پَتہٕ یُس اوس مہاراجا رٔنجیٖت سِنٛگھ واریاہ چھِ مگر وٕنکٮ۪ن چھِ مےٚ کیٚنٛہہ ناو پٮ۪وان یاد یِمن یِم زَن یِمو زَن کَشمیٖرَس پٮ۪ٹھ چھُ یِم کَشمیٖر آمٕتۍ چھِ روٗل چھُکھ کوٚرمُت یہِ تہٕ تمہِ پَتہٕ ٲسۍ یوٗسُپ چَک ٲسۍ کَشمیٖر ٲمٕتۍ بادام باغَس بادام باغ یُس چھُ تَتہِ تہِ چھِ ٲسۍ مٕتۍ واریاہ روٗلَر مۄغَل چھِ ٲسۍ مٕتۍ راجپوٗت چھِ ٲسۍ مٕتۍ تور یِوان مگر یِمہٕ کیٚنٛہہ پٔرسَن چھِ مےٚ یاد تٕم ٲسۍ مہاراجا ہری سِنٛگھ مہاراجا رٔنجیٖت سِنٛگھ ٲسۍ مۄغَل ٲسۍ راجپوٗت ٲسۍ کیٚنٛہہ بٔڑۍ بٔڑۍ راجا ٲسۍ یِوان یوٗسُپ چَک ٲسۍ یِوان یِم ٲسۍ سٲنِس کَشمیٖرَس منٛز یِوان